ہٮ۪لو وعلیکُم سلام تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک کیٛازِ گٔیو نہٕ فرق تَپھ چھُ ؤنہِ نا پرہیز ما کورُو کیٚنہہ تُرٕنۍ تریش کَتہِ چھِ اَتھ چیٚنۍ اَتھ چھِ کہیٚنۍ بۄیِلٕڈ تریش چیٚنۍ آسان مان ژٕ آز چھِ وایرَل گژھان یہِ تھوڑا اِنفیٚکشَن آز چھِ موسم چینج چھِنہٕ موسَم گوٚو نا چینج أمۍ موجوٗب چھِ آز وایرَل اِنفیٚکشَن گژھان مان ژٕ سردی چھِ آز آز چھِ آسان بویلٕڈ تریش چیٚنۍ ضروٗری تہٕ بیٚیہِ بیٚیہِ یی تَو کِلِنِکَس پٮ۪ٹھ بہٕ دِمَو بیٚیہِ نظر تہٕ بہٕ وُچھ دوا ووا ما پیٚیہِ بیٚیہِ کیٚنہہ کھیٚون تھوڑا کھیٚکھ اِنفیٚکشَنُک دوا تیٚلہِ پرواے چھُنہٕ کیٚنہہ آ چلو پَتہٕ یی زیٚو کیٛاہ چھِ وَنان کِلِنِکَس پٮ۪ٹھ یی زیٚو پتہٕ بہٕ آسَو ییٚتی ٹھیٖک چھا آ اَدٕ سہ اَدٕ سہ